بِسمِ اللہ الرحمن الرحیم بہٕ ہسا چھُس روزان شُپیَن ڈِسٹرٛکَس منٛز

ییٚتہ حظ یہِ سون یہِ کٕلایمیٹ چھِ آسان ییٚتہِ حظ چھِ مٔنٛزۍ آز حظ چھِ ییٚتہِ اَصٕل تاپھ آسان آز چھِ ییٚتہِ اَصٕل تاپھ واریاہ زیادٕ گرمی آسان اور مٔنٛزۍ مٔنٛزۍ ہسا چھِ اور روٗد تہِ ییٚتہِ پٮ۪وان واریاہ زیادٕ اور مٲنِو تُہۍ بَہر ہسا چھِ ییٚتہِ اَصٕل گَرم آسان آصٕل کٕلایمیٹ آسان اور اَصٕل بَڑٕ گرمی تہِ چھِ آسان واریاہ زیادٕ اور یہِ مارٕچ وارٕچ مارٕچ اپریلَس منٛز چھُ حظ واراہ روٗد آسان واریاہ زیادٕ روٗد آسان رۄب بَچٲیِن سٕہلاب یِنُک خطرٕ چھُ آسان اور وَندَس منٛز ہسا چھُ حد کھۄتہٕ زیادٕ شیٖن پٮ۪وان ییٚتہِ ییٚتہِ حظ چھِ پَتہٕ واراہ زیادٕ لگ بگ حظ چھِ پٮ۪وان پانٛژھ پھُٹ شےٚ پھُٹ تہِ چھِ ہٮ۪کَان پٮ۪ٹھ اور ہیوٚر ہیوٚر حظ چھِ پٮ۪وان زیادَے پَہمَتھ سَتھ ٲٹھ پھُٹ تہِ أسۍ حظ چھِ واریاہ نۄقصان تہِ گژھان اَمہِ شیٖنہٕ سۭتۍ سٲنۍ کُلۍ چھِ پھٔٹان یِم اَسِہ کُلۍ چھِ آسان ژوٗنٛٹھ کُلۍ مِثال یا بَدَل کانٛہہ ٹَنٛگ کُل چھِ آسان مکانَن ہُنٛد مکانَن تہِ چھِ خطرٕ آسان پَش پھُٹنُکَن پیٲرِس حظ گٔیے کٲم پیٲرِس ہَسا بَدلیو یہِ موسَمٕے سورُے اَتھ حظ چھُس بہٕ پانہٕ گواہ یُتُے پَہَن چھِ مےٚ یہِ پَتہ کہ چینٛجی گوٚو سورُے موسَمٕے گوٚو چینٛج سورُے موسم گوٚو اَمہِ دۄہ چینٛج گۄڈنٮ۪تھٕے حظ نہٕ حظ شیٖن پیوٚوُے نہٕ پَرُس پیٲرِس حظ شیٖن پیوٚ نہٕ کِہینۍ تہِ نہٕ اور تاپھ حظ اوس مارٕچ اپریلَس منٛز تہِ اَصٕل تاپھ اوس واریاہ اَصٕل ٹٮ۪مپرٛے یہِ گرمی تہِ ٲس زیادٕ اور اَتھ ٲس کینٛہہ گرمی تہِ ٲس حَد کھۄتہٕ زیادٕ اور روٗد حظ پیوٚ نہٕ پَنٛنِس ٹایمَس برابر کِہینۍ تہِ اور یہِ چھِ مےٚ اَمہِ دۄہ وٕچھمُت پانہٕ کہ شیٖن نہ حظ پیوٚ نہٕ کینٛہہ یہِ چھِ مےٚ وٕچھمُت گۄڈنِچ لَٹہِ یَس ؤنِو تُہۍ تبدیٖلی یِوان سٲنِس موسمَس منٛز واراہ زیادٕ آے تَمہِ دۄہ تبدیٖلی یِمَن دۄہَن روٗد اوس پٮ۪وان تِمَن دۄہَس حظ پیوٚ شی کوٚرُن تاپھ زیادٕ یِمَن دۄہَن تاپھ اوس کَران تِمَن دۄہَن پیوٚ روٗد واراہ زیادٕ اور شیٖن تہِ نہ حظ پیوٚ کِہینۍ یہِ ہَسا وٕچھ مےٚ پَنٛنہِ زِندگی منٛز یُتھ مٲنِو تُہۍ موسم یُس یہِ چینٛج چھُ گوٚمُت سٲنِس یَتھ شُپیَن تہسیٖل ڈِسٹِرکَس اندَر باقٕے وَسَلام